دَہ پنٛداہ دۄہ برونٛٹھ کَرے مےٚ بوٗٹ اَکھ آرڈَر أکِس وٮ۪بسایٹہِ پٮ۪ٹھ تہٕ تَتھ لوٚگ ٹایم کَم سے کَم لوٚگ تَتھ شاید ٹایم دَہ ٹُہ بَاہہ دۄہ لوٚگ گۄڈٕنٮ۪تھٕے ڈیٚلِؤری ٹایم یُس واریاہ زیادٕ چھِ آسان اٮ۪کٕسپٮ۪کٹٕڑ ٹایمہٕ کھۄتہٕ لوٚگ تَتھ زیادٕ ٹایم تو یُتھٕے پَتہٕ سُہ بوٗٹ ووت ڈیٚلِوَر گوٚو تہٕ بوٗٹٕچ یۄس پیکِنٛگ ٲس سۄ ٲس نہٕ تِژھ کِہیٖنۍ سۄ ٲس ڈلیمٕژ سۄ اوسُکھ مطلب اَصٕل پٲٹھۍ ہٮ۪نڈٕل کوٚرمُت کُوٚریَر والیٚو کِہینۍ تہٕ بوٗٹھ یُتھٕے مےٚ گۄڈٕنٮ۪تھٕے کھُلوو تہٕ بوٗٹَس منٛز اوس گۄڈٕنِکُے یُس ڈِفٮ۪کٹہٕ اوس سُہ اوس کَلَر کَلَر باسیٛو مےٚ بِالکُل واریاہ ڈِفرنٛٹ یُتھ وٮ۪بسایٹہِ پٮ۪ٹھ اوس تیُٚتھ اوس نہٕ سُہ کِہیٖنۍ مطلب کَلَر اوس واریاہ مختلف تَمہِ نِش تہٕ پَتہٕ کَلَر ترٛاو سہ ژٕ یَلَے تہٕ مےٚ دوٚپ وَ آسہِ کالِٹی اَصٕل تہٕ کالٹی تہِ باسے نہٕ مےٚ تِژھ خاص واص بوٗٹٕچ اَصٕل کِہیٖنۍ مطلب تِژھ کالٹی باسے نہٕ یُتھ بہٕ اٮ۪کسپٮ۪کٹ اوسُس کَران دوٚیِم چیٖز یُتھٕے ژٕ تمیُٚک تَلُک چھِ اَکھ سُہ پار مطلب سُہ تہِ باسیوٚ نہٕ مےٚ اَصٕل تیُٚتھ خاص واص کِہیٖنۍ تہٕ مطلب واٹَر پرٛوٗف تہِ نہٕ اوس نہٕ بوٗٹ کِہیٖنۍ اِوٕن کہ تَتھ اوس لیٚکھِتھ کہ سُہ چھِ واٹَر پرٛوٗف تہِ کیازِ کہ مےٚ کوٚر سُہ یوٗز اَکہِ پھِر تہٕ تہٕ مےٚ یُتھٕے بہٕ پوٚکُس تہٕ مےٚ باسیٚو تَتھ تَلہٕ آب کھسان تہٕ تَمہِ حساب باسیٚو نہٕ مےٚ سُہ واٹَر پرٛوٗف بوٗٹ بِالکُل نہٕ کِہیٖنۍ مطلب سُہ اوس نہٕ واٹَر پرٛوٗف کِہیٖنۍ کیازِکہ آب گوٚو تَتھ منٛز تہٕ تہٕ بیٚیہِ یُس سُہ بوٗٹ چھُ مطلب سُہ لوٚگ تَلہٕ جلدی ختم گژھ نہِ تَتھ درٛاے یِمَے کٔژتامَتھ دۄہَے درٛاے سُہ مطلب بوٗٹ اوس اوٚوَر آل اوس بوٗٹ خراب تہٕ اَکھ چیٖز باسیٚے مےٚ تَتھ اَصٕل تھوڑا بہت فیٖتہٕ ویٖتہٕ اوس تَتھ فِٹ مطلب ٲ تہٕ لُک اوس نہٕ تَتھ تیُٚتھ کِہیٖنۍ یُتھ مےٚ وٕچھاو گۄڈٕنٮ۪تھ ییٚتہِ مطلب ہوٚتھ پٮ۪ٹھ وٮ۪بسایٹہِ پٮ۪ٹھ تہٕ تیُٚتھ لُکہ وُکہ اوس نہٕ تَتھ خاص واص کِہیٖنۍ تہٕ تہٕ بیٚیہِ اوس یُس مےٚ ووٚنوٗ تۄہِہ برونٛٹھٕے کَلَر کَلرٕچ ٲس تَتھ بِالکُل واریاہ ڈِفرَیٚنٕس یُتھ وٮ۪بسایٹہِ پٮ۪ٹھ اوس تیُٚتھ اوس نہٕ بِالکُل نہٕ کَلَر تہِ نہٕ کِہیٖنۍ تَتھ تہٕ مطلب بوٗٹ اوس نہٕ خاص کِہیٖنۍ مطلب بہٕ گوس ڈِس اٮ۪پویِنٛٹ تیٚمہِ سۭتۍ تہٕ رِٹٔرٕن یور ٲس بوٚڑ چیٖز یُس رِٹٔرٕن پالِسی ٲس سہَ ٲس نہٕ تَتھ ٹوٹلی کِہیٖنۍ مطلب تَتھ اوس نہٕ رِٹٔرٕن پالِسی کِہیٖنۍ تہٕ تیٚمہِ وجہ سۭتۍ مطلب یُسہٕ تِم پونٛسہٕ چھِ تِم گٔیے زایہِ بٮ۪کار گٔیے تِم پونٛسہٕ تہٕ